اگر أسۍ ہیٚلٕتھ کِیَر سِسٹَمٕچ کَتھ کَرو اِنڈیاہَس منٛزَ تہٕ اَسہِ تہِ چھِ کَمی چھَنہٕ کینٛہہ ہیٚلٕتھ کِیَرٕچ مگر اَسہِ چھُ مَین اَکھ چیٖز چھُ اَسہِ یِم اَسہِ اِنڈیا نیٚبَر باقٕے اَدَر کَنٹرٛیٖزَن أسۍ وٕچھو کہِ تِم فیسَلٹیٖز چھِنہٕ اَسہِ اَیوَیٚلَیبٕل یِم سانؠن ہاسپِٹَلَن منٛز آسٕنۍ گژھان یِم سٕنٛز ہیٚلٕتھ کِیَر سِسٹَمَس منٛز آسٕنۍ گژھَان تِم چھِنہٕ اَیوَیٚلَیبٕل کِہیٖنۍ تہِ نہٕ یا اگر أسۍ کتَھ کرو ہایجیٖنٕچ ہایجیٖن چھِنہٕ أسۍ کَران صفٲیی صاف صفٲیی ہِنٛد چھُنہٕ أسۍ خیال تھاوان کِہیٖنۍ تہِ نہٕ اکثر بَیشتَر وٕچھو أسۍ سانؠن اِنڈیاہن کؠن ہاسپِٹلن منٛز چھِ آسان واریاہ زیادٕ گنٛدَگی مَچٲومٕژَن واریاہ زیادٕ سُمَٮ۪ل چھِ آسان یِوان یا ہایجیٖن چھُنہٕ یِوان خیال تھاوُن تَتہِ کِہیٖنۍ تہِ نہٕ یا تِژھ سٔروِس تہِ چھنہٕ ملَان تِژھ کِن سُہ پیَشَنٹَس مَیلِنۍ گژھِ تَتہِ سۄ سٔروِس تہِ چھنہٕ ملَان کِہیٖنۍ تہِ نہٕ تہٕ بیٚیہِ چھُ سَفر چھُ گژھان یِمَن ہاسپِٹلَن منٛز واریاہ زیادٕ سانہِ ہاسپِٹَلن منٛز تتھ چھُ مَین وَجہ یی کہِ اسہِ چھنہٕ تِم فیسلٹیٖز اَیوَیٚلَیبٕل تِم اِکوِپمِٮ۪نٛٹٕس اَیوَیٚلَیبٕل یِمو سۭتۍ سانؠن پیَشَنٹَن سانؠن بؠمارَن آرام تہٕ آسٲنی مَیلِہا أکِس بؠمارس